ترٛووُہ ڈیسمبر زٕ ساس کُنوُہ شیٚتھ ارٕشیٖتھ ترٛووا فرؤری کُنوُہ شیٚتھ تہٕ پانٛژ ستتھ پانٛژھ جنوری کُنوُہ شیٚتھ تہٕ ستتھ دہ جنوری کُنوُہ شیٚتھ تہٕ ارنمتھ زٕ ساس ژور شُرہ اگستہٕ زٕ ساس تہٕ اردہ